پنٛدہ اَگست کُنہٕ وُہ شَتھ سَتہٕ تٲجِہہ چھُ یوم آزادی ہُنٛد دۄہ یُس ہِنٛدُستانَس منٛز مَناونہٕ چھُ یِوان تہٕ اکھ سیپٹیمبر کُنہٕ وُہ شَتھ تہٕ کُنہٕ تٲجی پٮ۪ٹھٕ زٕ سیپٹیمبر کُنہٕ وُھ شَتھ پٲنٛژٕتٲجِہہ تامتھ چھُ گۄڈٕنیُک عالم گیٖر جنگ مَناونہٕ یِوان لیبٲرٕس ڈے چھُ سُہ چھُ ژور سیپٹیمبر زٕ ساس ترٛۆوُہ عیٖسوِہس منٛز مَناونہٕ مَناونہٕ یِون تہٕ بیٚیہ چھُ زٕ ساس باہ تَتھ منٛز چھُ مےٚ دٔہمہِ جمٲژ ہُنٛد اٮ۪کزام پاس کوٚرمُت بیٚیہِ چھُ حظ زٕ ساس ژۄدہ اَتھ منٛز چھُ مےٚ بٔہمہِ جَمٲژ ہُنٛد اٮ۪کزام پاس کوٚرمُت